کٔشیٖر منٛز کٕم کٕم بیوریجز یعنے چھِ یِوان آسان یِم بیٚیہِ گَرَس منٛز چھِ یِوان بَناونہٕ تہٕ گۄدٕنِچی کَتھ وَن بہٕ تۄہہِ کٕم کٕم أسۍ کٕم کٕم چھِ گَرَس منٛز بَناوان بہٕ وَنو تۄہہِ سورُے أسۍ چھِ بَناوان نَن گَرَس منٛز گۄڈٕنٮ۪تھٕے نُن چاے نُن چاے کِتھ کٔنۍ چھِ یِوان بَناونہٕ صُبحٲے ییٚلہِ أسۍ وۄتھان چھِ اَسہِ چھُ آسان تھٲومٕژ ییٚتہِ چھِ تھاوان أڈۍ چایہِ رَس کٔڑِتھ یا چھِ تمی وِزِ رَس کَڑان تہٕ چھِ أسۍ وۄتھان صُبحٲے تہٕ ترٛاوان چھِ أکِس آبَس منٛز چھِ ترٛاوان نُنہٕ چاے نُن چاے چھِ آسان تِم بیٲلۍ ہِوۍ مطلب تَمِک اَکہِ حساب أسۍ وَنو اِتھ کٔنۍ مطلب چاے ہِنٛد سی یِم یہ منٛز چاے چھِ پَتہٕ بَنان سُہ چھِ أسۍ ترٛاوان پٔتلَس منٛز تَم پَتہٕ چھِ گرٚٮ۪کناوان واریاہ تمۍ پَتہٕ چھِ تمۍ منٛز کَڑان اوٚڑ نٮ۪بَر اوٚڑ تھاوان پَتہٕ خٲطرٕ اوٚڑ تھاوان ایٚمۍ وِزِ خٲطرٕ تہٕ پَتہٕ چھِ أسۍ تَتھ رَلاوان دۄد دۄد چھِ رَلاوان تہٕ بَناوان چھِ أسۍ نُن چاے بیٚیہِ چھِس نوٗن ترٛاوان تہٕ سُہ چھُ واریاہ مَزدار گَژھان تَتھ چھِ پِنٛک ٹی تہِ وَنانَن کٲشِر پٲٹھۍ تہٕ سۄ چھےٚ واریاہ مشہوٗر سۄ چاے تَتھ سۭتۍ ہیٚکہِ اِنسان ژوٚٹ کھٮ۪تھ ژۄچہٕ ووٚر ہیٚکہِ کھٮ۪تھ کُلچہٕ بٲگِرخٲنۍ یہِ تۄہہِ دِل کَریو تہِ یا بیٚیہِ تہِ چھُ اَکھ چیٖز کہِ تُہۍ کیٛاہ ہیٚکِو تَتھ سۭتۍ کٔرِتھ ۂرسہٕ تہِ ہیٚکِو تُہۍ ۂرسہٕ چاے واے اِتھ کٔنۍ مطلب کٔرِتھ تہٕ سُہ چھُنہٕ کانٛہہ مَسلہٕ

تہٕ سُہ چھُ مےٚ واریاہ زیادٕ پَسَنٛد تہٕ سُہ چھَس بہٕ پانہٕ تہِ بَناوان تہٕ سُہ چھُ نُن چاے آسان گۄڈٕنٮ۪تھ سِٹاٹٕے پَتہٕ چھِ أسۍ لِپٹَن چاے تہِ چٮ۪وان نارمٔلی یۄس یہِ لِپٹَن چاے چھِ آسان اَتھ چھِ یِہوٚے لِپٹَن ترٛٲوِتھ آسان بیٚیہِ آسان دۄد ترٛٲوِتھ بیٚیہِ آسان آب ترٛٲوِتھ تھوڑا سا تہٕ بیٚیہِ کھنٛڈٕ پیوٗنٛت آسان تہٕ سۄ چھِ آسان لِپٹَن چاے بیٛاکھ چھِ ییٚتہِ گُلابی چاے بَنان یۄس بہٕ وَنو تۄہہِ نُن چاے یۄس چھِ اَتھ بیٚیہِ وَنان شیٖر چاے تہِ یا اَتھ چھِ وَنان گُلابی چاے اَتھ کیٛازِ چھِ گُلابی چاے وَنان کیٛازکہِ یہِ چھےٚ پِنٛک کَلَر بَنان تمۍ کِنۍ چھِ اَتھ گُلابی چاے تہِ وَنان یا اَتھ ہیٚکِو تُہۍ وٕنِتھ کٲشِر چاے یا کَشمیٖری ٹی تہِ ہیٚکِو اَتھ تُہۍ وٕنِتھ تہٕ یہِ چھُ آرجِنیٹ گٔمٕژ مطلب ہِندُستانکِس سَب کونٹِنٮ۪نٹَس منٛز چھےٚ یہِ گۄڈٕنٮ۪تھ گٔمٕژ اوڈِن اوٚرِجَن چھُ ایٚمیُک تہٕ یہِ چھےٚ کَشمیٖر ویلی منٛزٕے گوٚمُت اَمیُک آرِجَن یہِ چھےٚ بَناونہٕ یِوان میڈ مطلب گَن پاوڈَر ٹی آب اِتھ کٔنۍ مےٚ تۄہہِ ووٚنمو بیکِنٛگ سوڈا بیٚیہِ چھُو اَتھ منٛز تُہۍ ترٛاوان بیکِنٛگ سوڈا تَتھ چھِ وَنان کٲشِر پٲٹھۍ پھٕل پھٕل تہٕ چھِ یِ وان اَتھ منٛز ترٛاونہٕ تہٕ یہِ چھُ یِوان تٔتھۍ بَناونہٕ تہٕ بیٛاکھ اَکھ یُس أسۍ چٮ۪وان چھِ تَتھ چھِ وَنان کٲشٕر کَہوٕ کشمیٖری کہوا یہِ تہِ چھِ اَکھ مطلب یُس یہِ تہِ چھِ اَکھ مطلب اَکہِ حساب ڈرٛنٛک یۄس أسۍ چٮ۪وان ہِمالِیَن ویلیٖزَن منٛز ٲس یہِ آسان اَتھ منٛز کیٛاہ چھُ یہِ چھُ آسان آبٕے اَکہِ حسابہٕ اَتھ چھُ آسان آب رَلٲوِتھ بیٚیہِ چھِ آسان اَتھ رَلٲوِتھ سیفران بیٚیہِ چھُ آسان اَتھ رَلٲوِتھ دالچیٖن چھِ آسان اَتھ رَلٲوِتھ تہٕ تمۍ پَتہٕ مطلب باقٕے بٔڈ لَکٕٹ ٲل چھےٚ زیادٕ تَر آسان اَتھ رَلٲوِتھ بیٚیہِ آسان اَتھ کۄنٛگ رَلٲوِتھ بیٚیہِ چھِ آسان بادام اَتھ منٛز رَلٲوِتھ تہٕ یہِ چھُ یِوان بَناونہٕ یہِ کۄنٛگہٕ کَہوٕ اَتھ وَنان کٔ کَشمیٖری کَہوہ ؤنۍ توس کۄنٛگہٕ کہوٕ ؤنۍ توس یہِ تۄہہِ خۄش کَرَیو تہِ ؤنۍ توس تہٕ یہِ تہِ چھُ اَکھ یِوان یہِ مِناونہٕ بیٚیہِ یُتھ یہِ کَہوٕ چھُنَہ یہِ چھُ پاٹ اَکھ کشمیٖری کَلچَرُک اَکھ پاٹ چھُ یہِ فرٛام مطلب مٲنۍ تو تُہۍ سٮ۪نچِرِیو پٮ۪ٹھ چھُ یہِ اَکھ کَشمیٖری کَلچَرُک یہِ بیٚیہِ یُتھُے أسۍ ییٚتہِ پٔژھۍ ٲسۍ یِوان گۄڈٕ نٮ۪تھ ٲسۍ تِمَن أسۍ دِوان کَہوَے وَنۍ چھِ دِوان دۄدٕ کَہوٕ یا باقٕے کہوٕ تَتھ چھِ دۄد رَلاوان مگر اَصلی چھُ اَتھ آسان کۄنٛگہٕ کہوٕ یُس زَن واریاہ موشوٗر اوس آسان یہِ ٲس اَکھ آسان اَکھ مٲنۍ تو تُہۍ یہِ اوس یِوان مانٛنہٕ گۄ کۄنٛگہٕ کَہوٕ اوس یِوان مانٛنہٕ یہِ اوس یِوان دِنہٕ تہِ یہِ اوس اَکھ گۄڈٕنٮ۪تھ کَلچَرُک اَکھ یہِ تہٕ اَتھ چھِ ہوٹ ڈرٛنٛک تہِ وَنان اِنٛگلِش پٲٹھۍ چھِ اَتھ ہوٹ ڈرٛنٛک تہِ تہٕ نوٗن چاے چھِ مگر زیادٕ فیمَس ییٚتِچ بیٚیہِ کشمیٖری کَہوَہ تہِ چھُ فیمَس تہٕ بیٚیہِ ہیٛکہٕ بہٕ یہِ ؤنِتھ کہِ تُہۍ تہِ کٔرۍ زیو ٹرٛے نُن چاے کَشمیٖری کَہوٕ اِتھ کٔنۍ مےٚ ووٚنمو تِتھ کٔنۍ بَنٲیزیو پَتہٕ کٔرۍزیو ٹرٛے وٕچھ زیو کیُتھ کیٛاہ بَنہِ تہٕ تمی حساب بَنٲۍزیو تہٕ بیٚیہِ کیٛاہ ہٮ۪کو ؤنِتھ سرینَگرَس منٛز اَگر بانٛڈی پورہَس منٛز تہِ چھِ کَہوٕ چٮ۪وان زیادٕ أسۍ نُن چاے چٮ۪وان زیادٕ منٛز چھِ زیادٕ کَہوٕ چٮ۪وان پَتہٕ چھُ یِوان یہِ اِگلَن منٛز پھِرنہٕ بیٚیہِ چھُ اَکھ چیٖز گوٚوُو مےٚ تۄہہِ مٔشدی وَنُن یہِ نُن چاے ٲسۍ أسۍ گۄڈٕ گۄڈٕنٮ۪تھ گَرَن منٛز تہِ پھِران سَمَوارَن منٛز اوس آسان ترٛاموٗ اَکھ بانہٕ تٔتھۍ منٛز ٲسۍ پھِران پَتہٕ ٲسۍ چٮ۪وان وَنۍ چھِ آز یِوان باقٕے باقٕے چیٖز تہٕ اِگلہٕ وِگلہٕ آز چھِ تِمَن منٛز تہٕ یِوان چَنہٕ